وعلیکُم اسَلام فَرمٲیِو سا جِناب اہن حظ یہِ پیوٚ یَوٕ روٗد نہ ییٚلہِ یہِ روٗد چھِ پٮ۪وان سُہ کَران پرٛابلِم یہِ چھِ گژھان گٔروٗن آب یہِ چھِ پَہاڑو پٮ۪ٹھ وَسان آب پَتہٕ گژھان اورے وَسان لَژھ وَژھ کُنہِ دۄہ آسان صاف کُنہِ دۄہ آسان گٔروٗنِشہِ بیٚیہِ چھِ پھَٹان کُنہِ کُنہِ شَے چھِ پھَٹان یہِ پایپ نہ اَمہِ سۭتۍ تہِ چھِ ہٮ۪کَان گٔروٗن آب گٔژھِتھ اہن حظ ٹھیٖک چھُ کینٛہہ نہٕ پَرواے لاگو وٕنۍ یہِ تہِ چھِنہ نٕے نٕے ہُم درٛٲمِ سِسٹَم وۄنۍ ٲس لاگناوٕنۍ اَسہِ ٹینٛکی اَکھ نہ پَتہٕ روزِ آب صاف سُہ چھِنہٕ تُہُنٛد ہُہ کینٛہہ تہٕ وَلہٕ سُہ کَرو أسۍ پانَے آب روزِ اِنشاءاللہ ٹھیٖک پٲٹھۍ کینٛہہ چھِنہٕ پَرواے تَتھ چھِ چَلان کٲم ٹینٛکی گژھِ ٹینٛکی گژھِ خراب اَپٲری سُہ گژھِ ٹھیٖک تہٕ آب واتہِ پانَے وۄنۍ کیٛاہ کَرو أسۍ ہٮ۪کو نہٕ کینٛہہ کٔرِتھ تیوٗتاہ تہٕ تیٚلہِ تہِ چھِ وۄنۍ ٹین نوٚو نوٚو ہُہ چھِ یِوان وۄنۍ چھِ ییٚتٮ۪تھ تھاوٕنۍ ٹینٛکی اَسہِ ؤلِو کینٛہہ چھِنہٕ پَرواے کیٛاہ اَسہِ چھِ آسان اورے یہِ چھِ وَسان پَہاڑو پٮ۪ٹھ آب نہ اَسہِ چھِ آسان تھوڑا بہت اورے سُے چھِ وَسان تُلِو سا بِہِو سا رۄبَس حَوال